سلام علیکم ورحمتُہ اللہ آ تُہۍ کٕم حظ چھُو اہن حظ اَصٕل پٲٹھۍ تُہۍ کٕم چھِو اَہن حظ خیرِیتھٕے چھِ حظ تُہۍ کیٛازِ کوٚروٕ فون اَہن حظ سُہ حظ چھُ پیی سُہ چھُ اَز سارنٕے پتاہ اَہن حظ اَز چھُ نِیوزَن منٛز تہِ تی وَنان اَہَن حظَ

چلو یہِ حظ تُہۍ ؤنو أسۍ حظ کَرو تی اہن حظ اَہن حظ سی سی ٹی وِی ہُنٛد ایڈِڈ ایریجمٮ۪نٛٹ چھُ اَسہِ آلریٚڈی تھوٚومُت دُکانن منٛز کٔرِتھ اَہَن حظ اہَن حظ ؤنِو حظ تُہۍ

چلو ٹھیٖک حظ چھُ وۅنۍ حظ تُہُنٛد مطلب چھُ حظ یہِ میسیج چھِ مےٚ گامَس واتناوٕنۍ اَدٕ حظ اَدٕ حظ ٹھیٖک حظ چھُ اَسَلام علیکُم